اَسَلامُ علیکُم کٲشِر لُکھ یِم زَن چھِ چاہے بٔڑۍ بُزَرٕگ چھِ یا لَکٕٹۍ جَوان چھُ یا لَکٕٹۍ شُرۍ چھُ یِم چھِنہٕ صرف کٲشرِ یوت کَران اگر چھِ کٲشِر زبان چھِ یِمَن پَنٕنۍ زَبان کٔشیٖر ہِنٛز پَنٕنۍ مادری زَبان مگر ییٚمہِ ساتہٕ تہِ یِمَن کَتھ ہِنٛد ضوٚرَتھ چھِ پٮ۪وان ییٚمِس نہٕ کٲشُر چھُ تَگان کِہیٖنۍ سُہ چھُ تھوڑا تھوڑا تٔمِس اُردو پٲٹھۍ کَتھ کَران یُس اَن پَڑھ آسہِ یعنی کہِ ییٚمۍ کٲشِر نہٕ پوٚرمُت آسہِ کِہیٖنۍ بوٚڑ بُزَرگ یِتھ پٲٹھۍ چھُ سُہ چھُ تھوڑا بہت اُردو مِکٕس کَران تہٕ کٲشِر تہِ مِکس کَران تہٕ کَران چھِ یِم کَتھ باتھ تھوڑا بہت زیادٕ نہٕ وَنہٕ بہٕ تہٕ سَم ہاو چھُ تٔمِس کِتھ کَن پٲٹھۍ تَران سَمجھ یا یوٗت نہٕ زیادٕ أمِس کَتھ أمِس سۭتۍ کَرو تیوٗتاہ چھِ أمِس اٮ۪کشَن سۭتۍ تہِ ہاوان اَمہِ موٗجوٗب تِکیٛازِ کٔشیٖرِ منٛز کٔشیٖر چھِ ییٖژاہ خوٗبصوٗرت جاے کہِ یِم تیٛاہ ٹیوٗرِسٹٕس یِوان چھِ چاہے تِم ہِندُستانٕکۍ چھِ یِوان یا انٛگریز مُلکَن ہٕنٛدۍ چھِ یِوان مُختلِف مُلکو پٮ۪ٹھ چھِ یِوان یور تِمَن چھِ لینٛگویج انٛگریٖز تہٕ اَسہِ چھِ کٲشُر تہٕ کٲشِر کرنہٕ سۭتۍ سۭتۍ چھِ اَسہِ اُردو زبان تہِ تَگان انٛگریٖز زَبان تہِ تھگان کیٚنٛہہ کیٚنٛہہ چھُ وۄنۍ کَم کینٛژھا لُکھ چھِ عربی پٲٹھۍ تہِ کَتھ ہیٚچھان کَرٕنۍ تہٕ تِم لُکھ یِمَن نہٕ کٲشِر زَبان سَمٕجھ چھِ یِوان یا تہِ چھِ تِمَن اَنٛگریٖز پٲٹھۍ تِمَن سۭتۍ کَتھ باتھ کَران یا چھِ اُردو پٲٹھۍ تِمَن سۭتۍ کَتھ باتھ کَران